وعلیکُم السلام

اہن حظ بِلکُل تۄہہِ کۭتِس کالَس چھُو میڈم رایِڈ کرٕنۍ أکِس گٲنٛٹس حظ اَتھ چھِنہٕ حظ مُختلِف چارجِس بِلکُل بِلکُل اَتھ چھِ مُختلِف چارجِس میڈم أکِس گٲنٛٹس کِنہٕ دۄن گٲنٛٹن برابر ہٮ۪لو

اچھا دۄن گٲنٛٹن حظ دۄن گٲنٛٹن حظ لگَن میڈم ترٛےٚ ساس رۄپیہِ ہٮ۪ن تَتھ منٛز یی میڈم بِلکُل تَتھ منٛز یی چار چناری چکر کرناونہٕ تَتھ منٛز یی یُس کیٛاہ چھِ کیٛاہ چھِ ونان ڈَل مارکیٹ یی سورُے یہِ تۄہہِ ہاونہٕ ہٮ۪رِٹیج یِم تہِ یِم تہِ جایہِ چھےٚ اَپارِ تمام جایہِ یِم مشہوٗر جایہِ چھےٚ ڈَلس منٛز تِم تۄہہِ سارے سارے ہاونہٕ ٹھیٖک حظ چھُ میڈم پتہٕ یِیو تۄہہِ اَپٲری یِیو تۄہہِ درگاہ حضرت بل شرٛایِن یُس چھُ سُہ تہِ یِیو تۄہہِ ہاونہٕ میڈم آ بِلکُل اہن حظ یُس أسۍ ہٮ۪کو تۄہہِ کرنٲیِتھ چکر سٲرۍسٕے یَپٲرۍ تُہۍ ؤنِو اۭں تپٲرۍ تہِ ہٮ۪کو أسۍ کٔرِتھ البتہ میڈم تُہۍ کٔژ نفر چھُو تہٕ تُہۍ ؤنِو کیٛاز کہِ یَتھ چھِنا کٮ۪پیسٹی آسان بوٹَس تُہۍ کۭتیٛاہ چھُو کۭتیٛاہ فیملی مٮ۪مبٲرٕس چھِنہٕ حظ آسان کۭتیٛاہ مٮ۪مبٲرٕس چھُو

نَہ نَہ میڈم دَہ پَنٛداہ نفر چھِنہٕ ہٮ۪کان کھٔسِتھ کیٚنٛہہ سَتھ نفر چھِ میڈم اٮ۪لاوُڈ آسان سَتھ نفر ٹوٹل سَتھ ٹُہ ٲٹھ نفر ہٮ۪کَن بوٹَس منٛز کیٛازکہِ اَتھ چھِ آسان میڈم کٮ۪پیسٹی یہِ چھےٚ تَمہِ پتہٕ بوٹ ہٮ۪کہِ یہِ آبس منٛز تہٕ پھٔٹِتھ حظ اَہن حظ میڈم اَتھ چھِ آسان سیفٹی تھٲیِتھ تہٕ بیٚیہِ چھِ اَسہِ تہِ ژرٛانٛٹھ پَرواے چھُنہٕ کیٚنٛہہ اَسے چھِ دۄہس ییٖتہِ ہن نِوان ییٖتہِ ہن کرناوان چکر شکر پَرواے چھُنہٕ کیٚنٛہہ تُہۍ یِیِو تُہۍ کرناوَو بہٕ سِپیشل چکر تۄہہِ چھَو نہٕ گرٛین کیٚنٛہہ آ تُہۍ کرناوَو بہٕ سِپیشل تۄہہِ روزیو وُمبرِ یاد یہِ چکر آ لۄکٕٹۍ بچہٕ تہٕ چھِ اٮ۪لاوُڈ مگر تِمَن چھِ خیال پانَے تھاوُن تِم ترٛٲیوُکھ یِتھَے کٲٹھۍ تہٕ تِم گژھَن آبس تِی چھُنہٕ کَرُن تُہۍ بیٚیہِ چھُو مَس ترٛاوان حظ آ تِمَن چھِ خیال آسان پانَے پنٛنہِ فیملی تھاوُن چھُنہٕ حظ میڈم أسۍ مَہ ہٮ۪کو أسۍ چلاووٕ بوٹ أسۍ تھاووٕ خیال سُہ چھِ آسان پنٛنہِ فیملی تھاوُن نظر بیٚیہِ چھِ أسۍ ترٛےٚ ساس رۄپیہِ میڈم ہٮ۪وان آ أسۍ چھِ ترٛےٚ ساس ہٮ۪وان تَتھ چھِنہٕ کَم وَم گژھان کِہیٖنۍ نہٕ آ دۄن گٲنٛٹن ؤنۍمو تۄہہِ مےٚ یی یہِ پرٛایِز یُس لوکَل پرٛایز چھِ البتہ یُس ٹوٗرِسٹ پرٛایز چھِ سُہ چھِ الگ آسان ٹایِم ٹایِم وٕچھۍتو ٹایِم وٕچھتو اَہن حظ اَتھ چھِ ییٚتَس تُہۍ ؤنِو تٔتھی ٹایِم گوٚوا